ہیٚلو آ ؤنِو کُم چھِو وعلیکُم سلام آ آ بِلکُل بِلکُل ؤنِو ؤنِو کَتہِ پٮ۪ٹھ چھُو آ حُکُم کٔرِو اَچھا اَچھا نا سا تۄہہِ کٔمۍ ووٚنوٕ ییٚمہِ دُکانُک نا ایڈرَس اَچھا اَچھا ٹھیٖک آ أسۍ حظ چھِ پَلو بَناوَن ٹھیٖک ٹھاک پٲٹھٮ۪ن تۄہہِ کیٛاہ چھُو بَناوُن کِہیٖنٛۍ چھُنہٕ پَرواے ییٚتہِ چھِ سٲرِی یِم زَن لیڈیٖز رِلیٹٕڈ ڈِزایِن چھِ آسان تِم چھِ أسۍ اَصٕل پٲٹھٮ۪ن سٲری بَناوان یَتھ منٛز فِراکھ شِلوار چھِ یِوان یا سُہ ڈِوایڈَر چھِ یِوان پُلازو چھُ یِوَان باقٕے چیٖز چھِ یِوان جامہٕ ٹایپ یا ایمبریلا ٹایپ چھُ یِوان یِم چھِ أسۍ سٲری ہٮ۪کان بَنٲوِتھ ٹھیٖک ٹھاک پٲٹھٮ۪ن تۄہہِ ترٛاوو أسۍ ڈِزاین زٕ ترٛےٚ واٹس ایپَس پٮ۪ٹھ تُہۍ وُچھِو اَکھ زٕ مِنٛٹ کیٛاہ اَکھ مِنٛٹ کٔرِتھ لیٹ بہٕ ترٛاوہو تُہۍ وُچھوا یُس یہِ گۄڈٕنٮ۪تھ ترٛاووٕ گۄڈٕنٮ۪تھ ترٛاووٕ مےٚ یہِ گَژھِ پانٛژھ ہَتھ رۄپیہِ لَگن اَتھ بَناونس دوٚیمِس گژھٮ۪ن اَمہِ کھۄتہٕ علاوٕ ہَتھ کھنٛڈ شیےٚ ہَتھ ترٛیٚیمُک پَتہٕ گوٚو بیٚیہِ ہتھا علاوٕ گژھِ سَتھ ہَتھ باقٕے یہِ ہَسا یہِ مطلب ہتھ ہَتھ چھُ اَتھ پرٛتھ کُنہِ ڈِزاینَس علاوٕ کھسن یُتھ یُتھ ڈِزایِن آسہِ أسۍ چھِ پرٛتھ کانٛہہ ڈِزایِن بَڑٕ یُس زَن مطلب سوٹہٕ مُطٲبِق اگر ویٚڈِنٛگ سوٗٹ آسہِ تَتھ چھِ آسان سۄ لاینِنٛگ واینِنٛگ تہِ کَران تَتھ چھِ رۄپیہِ پنٛژاہ ہَتھ گژھان علاوٕے پہم ییٚمہِ ساتَن تۄہہِ خۄش گژھِ یہِ ہَسا یہِ تَمہِ ساتَن ہیٚکِو تُہۍ یِتھ اَچھا ایٚویلیبُل بِلکُل بِلکُل بِلکُل یِیو تُلو بِہِو خۄدایَس حوال